اگر أسۍ ونکِکِس ٹایمَس مَنٛز ٹیٚکنالجی ہٕنٛز کتھ کرو واریاہ مہتٕپوٗن چھِ ضوٚرَتھ ونکٮ۪س ہر کُنہِ سوسایٹی مَنٛز ہر کٲنٛسہِ عام اِنسانیتَس شَخصَس تہِ چھِ ونکٮ۪س ضوٚرَتھ لَگان ٹیٚکنالجی کیازکہِ ٹیٚکنالجی بَغٲرۍ ہیٚکہِ نہٕ اِنسان تیوٗت رِسورس پَکنٲوِتھ کینٛہہ تیوٗت سورس ہیٚکہِ نہٕ یہِ پَکنٲوِتھ کینٛہہ یوٗتاہ أمِس گَرِ ضوٚرَتھ چھُ لَگان کیازکہِ اَمِکۍ فَنڈَمنٹَل چھِ مَطلَب گۄڈنیٚتھ یہِ بیسِک یِم آسان چھِ مَطلَب اگر أسۍ گَرِ کَرو پَننہِ ایٚراوُنٛڈ کَرو کتھ اَسہِ چھِ مَطلَب أسۍ چھِ یور فارمَر پہ یُس سٲنِس روٗرَل ایریاہَس مَنٛز چھ یِوان فارمٲرس چھِ یِوان ماننہٕ اَسہِ چھ یورٕ مشیٖن آسان ییٚمہِ مشیٖن سۭتۍ اَسہِ پوٗرٕ پیڈی یُس دانہِ چھُ آسان دانہِ چھ یِوان اَسہِ مَطلَب تَمیُک زمیٖن چھُ یِوان واینہِ سُہ چھُ تتھ چھِ مشیٖن آسان سۄ مِشیٖن کِتھ کنۍ چھِ یِوان تمے سۭتۍ چھ گَژھان گۄڈٕ ٲسۍ وایان اگر أسۍ گۄڈنِکِس ٹایمَس کتھ کرو تِم مَطلَب گُپنَن سۭتۍ یُس بیل ٲسۍ وایان تمہِ سۭتۍ اوس لَگان واریاہ ٹایِم سُہ اوس واریاہ ٹایِم کَنزیوٗمِنٛگ بیٚیہِ اوس نہٕ تیوٗتاہ سُہ پیور مَطلَب سَکسٔسفُل روزان کِہیٖنۍ ونکٮ۪س یۄس مِشیٖن چھ میٚشیٖنری چھِ ہر کُنہِ جایہِ آسان روزان امہِ سۭتۍ چھُ بیٚیہِ ہر کینٛہہ مَطلَب یُس ٹایم چھُ سُہ چھُ مین چیٖز چھُ اتھ مَنٛز ٹایم بَچان اکھ ٹایم بَچان بیٚیہِ چھُ اصل چیٖز مَطلَب فٲیدَس مَنٛز روزان اِنسان اگر أسۍ بیٚیہِ کینٛہہ ٹیٚکنالجی ہٕنٛز کتھ کرو گَرٕچۍ کتھ کَرو گَرٕچۍ گَرَس مَنٛز چھِ أسۍ مطلب ونکٮ۪س چھِ آ گۄڈٕ ٲسۍ آب وٕشناوان دانٛمبریٚو سۭتۍ ہُہ یہِ ونکٮ۪س چھِ گیٖزَر مَطلَب دَہَن مِنٹَن مَنٛز چھِ گَژھان آب وُشُن اِنسانَس آسہِ سران کَرُن چیٖز چھِ مَلٹہِ فَنٛگشنل ٹیٚکنالجی چھِ یِم یوٗز چھِ ونکٮ۪س گَژھان امہِ سۭتۍ کۭژاہ ٹیٚکنالجی کۭژاہ ایٖزِیَر بنے یہِ چھِ ہر کٲنٛسہِ پاسِبِلِٹی ونکٮ۪س پَتہہ کیازکہِ ییٚمہِ سۭتۍ چھِ لایِف ایٖزی بَنان لایف ایٖزی مَطلَب کیاہ گوٚو مَطلَب أسۍ اگر گَرِ چھِ آسان مَطلَب اَسہِ چھ وۄنۍ نیرُن مَطلَب فار ایٚگزامپل اَسہِ چھُ گَژھُن بیٚکِس ایریاہَس مَنٛز یا بیٚکِس ڈِسٹرکَس مَنٛز لَگ بَگ داہ کِلو میٖٹر دوٗر أسۍ ہیٚکو مَطلَب گۄڈنیٚتھ ٲسۍ پایدٔلۍ کھَسان ونکٮ۪س چھِ فون سۭتۍ کَران گَرِ بِہتی فون سۄ ٹیٚکنالجی چھِ ونکٮ۪س امہِ سۭتۍ چھِ لایف اَسہِ بَنان ایٖزی یہوٚے چھ اِمپیٚکٹ کَران لایفہِ مَنٛز اَسہِ چھُنہٕ پیٚوان ضوٚروٗری وۄنۍ گۄڈٕ گَژھُن تور یا مَطلَب پَتہٕ وَنووس تَتہِ یا کٲنٛسہِ دارو پونٛسہٕ ہے وَلسا بہٕ ہَسا اَنے پونٛسہٕ اوٗرۍ نَہ فون کَرو وِدِن شاٹ پیٖریَڈ آف ٹایِم اَسہِ چھِ پونٛسہٕ واتان گَرٕ یِم چیٖز چھِ واریاہ اَسہِ خٲطرٕ فٲیدٕ مَنٛد آسان باقی چیٖز تہِ چھِ آسان مَطلَب اَسہِ چھ آسان پیمٮ۪نٹ کَرن کٲنٛسہِ أسۍ چھِ آن لاین کَران پیمٮ۪نٹ گَرِ بِہتی یِم چیٖنٛز چھِ گَژھان واریاہ فون آسہِ کَرُن کٲنٛسہِ سُہ چھُ واتان یا اَسہِ آسہِ گَژھُن بیٚکِس ڈِسٹرکَس مَنٛز اَسہِ چھِ پٮ۪وان گٲڑۍ گٲڑۍ چھِ گَرِ بِہِتھ آسان گاڑِ چھِ کھَسان نیران چھِ یِم چیٖنٛز چھِ واریاہ فٲیدٕ مَنٛد آسان